ڈسڑک بارامُلَس مَنٛز چھِ مُختٔلِف قسمٕکۍ آرٹ یا مُختٔلِف قسمٕکۍ کرافٹس یِوان کَرنہٕ یُس زَن پیٚتمیٚو واریاہَو جَنریشنَو پٮ۪ٹھ جٲری چھُ یِمَن مَنٛز قٲلیٖن کٲم ہَردَر کٲم یہِ حظ یہِ وُڈ کاروِنٛگ شٲمِل چھِ قٲلیٖن کامہِ یُدواے برونٛٹھ کالہِ سیٚٹھاہ باو اوس چِکچاو اوس سیٚٹھاہ لُکھ ٲسۍ یَژھان کَرٕنۍ تہٕ تِکیاز تمہِ ساتہٕ ٲسۍ اتھ وٕکَت تہِ واریاہ زیادٕ پونٛسہِ تہِ اوس مارکیٚٹَس مَنٛز زیادٕ یِوان مَگَر دۄہ کھۄتہٕ دۄہ گٔے اتھ مےٚ باسان سَرکار چھِ عدم تَوَجوٗکِن وۄنۍ ہَسا گٔے یہِ واریاہ پتھ اتھ میوٗل نہٕ سُہ تَوَجہَ ماکیٚکَس مَنٛز کہِ اِنٹَرنیشنَل مارکیٚٹَس مَنٛز میوٗل نہٕ اتھ سُہ ویلیو کہینۍ یوٚتَن تانۍ یہِ پتھ گٔے ییٚکیاہ وٕنکیٚنَس چھِ اَکثَر لُکھ بیٚکار آسَان بیٚکٲری مَنٛز چھِ خاص کَر یمہِ بارہمُلا ڈِسٹرک چھِ یِم زَن زَنہِ چھ فِمیل چھ تِم چھِ فَردٕ کٲم تہٕ آرِ کٲم کَران فَردٕ کٲم تہٕ آرِ کامہِ تہِ یُدوَے أسۍ وٕچھو آمدٔنی ہُنٛد چھُ نہٕ سُہ خاص تیُتھ ذٔریعہٕ کینٛہہ اِلبَتہ تھوڑا بہت چھ ہیٚکان تمہِ سۭتۍ مِلِتھ تہٕ ییٚلہِ أسۍ وٕچھان چھِ پَتہٕ کیاہ چھِ یتھ وَنان بیٚکٲری مَنٛز بیٚکٲری مَنٛز چھِ لُکھ کَران فَردٕ کٲم تہِ آرِ کٲم تہِ اَلبَتہ نو یُس زَن آرٹ چھُ سُہ چھُ وُڈ کاروِنٛگ وٕنکیٚنَس یِم مَکان بَناوان چھِ عمارتہٕ بَناوان چھِ تِمَن مَنٛز چھِ واریاہ وٕنکیٚنَس یِمَن دَروازَن دارٮ۪ن نَقشہِ نِگٲری یِوان کَرنہٕ یُس زَن کَران چھُ کُس یُس زَن صرف تہٕ صرف چھُ کَران وُڈ کاروِنٛگ سۭتۍ وُڈ کاروِنٛگ مَنٛز چھُ یُس أسۍ لٔکرِ پٮ۪ٹھ ہیٚکان مُختلِف قٕسمکۍ بَنٲیِتھ یِمَن نَقشَن مَنٛز یِمو نَقشو سۭتۍ یِم دارِ تہٕ دَرواز چھِ ہیٚکان خوٗبصورَت گَژھان چھِ مَگَر یہِ وُڑ کاروِنٛگ چھِ نہٕ سٲری زانان آسان کینٛہہ یہِ وُڑ کاروِنٛگ چھِ أڑی لُکھ زانان آسان اتھ کُن تہِ چھِنہٕ زیادٕ لُکھ وُنہ تَوَجہَ دِوان کینٛہہ اَلبَتہ یۄس قٲلیٖن کٲم چھِ وٕنکیٚنَس تہِ چھِ کُنہِ کُنہِ جایہِ پرٲنٛۍ قصب فَردٕ کٲم قٲلیٖن کٲم آرِ کٲم یا شال بٲف ییٚلہِ نَظرِ گَژھان تکیازِ یمہِ ساتہٕ پٔتِم جَد اَجداد ٲسۍ یہِ کَران پَتہٕ ٲسۍ تِہِنٛد اولاد کَران آمدٔنِٮ۪ن ہُنٛد اوس نہٕ تیُتھ کانٛہہ ذٔریعہٕ اکیاہ وٕنکیٚنَس چھِ لُکھ زیادٕ پَہَن بِزنٮ۪س سۭتی گارمیٚنٹ نوکرِیَن کُن سَرکٲر مُلازمَتَس کُن تَوَجہَ دِوان یمہ کہِ سۭتۍ یہِ آرٹ تہٕ بیٚیہِ یہِ ہَسا یہِ کرافٹ تھوڑا کُنہِ حَدَس تانۍ پرون پرون ختٕم گَژھان چھُ تہٕ امہ سۭتۍ یہِ تھوڑا کَلچَر تہِ چھُ تھوڑا پتھ گَژھان کَلچَرَس مَنٛز چھُ نہٕ مَطلَب پرون کَلچَر چھُ نہٕ وۄنۍ روزٲنی تمہِ ساتہٕ ٲسۍ قٲلیٖن کٲم کھوریٚو سۭتۍ کَران وٕنکیٚس چھِ اَگَرے أزکِس جَوانَس یا أزکِس لڑکَس وَنو سُہ کھور کیاہ گوٚو پَنجہِ کیاہ گوٚو تمَن آسہِ نہٕ پَتہی تم کیاز وٕنکیٚنَس چھُ کُنہِ کُنہِ جایہِ ییٚلہِ مےٚ باسان بہٕ وَنہٕ پَننہِ گامٕچ کتھ سٲنِس گامَس مَنٛز چھُنہٕ کُنہِ تہِ جایہِ وٕنکیٚنَس قٲلیٖن کٲم اَلبَتہ کُنہِ کُنہِ جایہِ چھُ کُنہِ کُنہِ گامَن مَنٛز چھ فَردٕ کٲم چھِ کَران وۄنۍ خاص کَر وَنٛدَس مَنٛز تِکیازِ چنٛدس منٛز چھنہٕ آسان باقٕے زمیٖن دٲری ہٕنٛز کٲم کینٛہہ سُہ چھُ یہِ ہَسا یہِ اِسلیے روزان بِہتھٕے روزان گَرِ مَرد تِتہٕ یِم تہِ زَنہٕ تہِ تمہِ موٗجوب چھِ تِم اتھ مَنٛز فَردٕ کٲم ہیٚکان کٔرِتھ اَلبَتہ بیٚیہِ آسہٕ نَمدٕ سٲزی گَژھان یا تیٖر ٲسۍ آسان لُکَن گَرِ تیٖرَن ٲسۍ سُہ پَتہٕ سُہ ییر والان پَتہٕ ٲسۍ سُہ چھَلان پَتہٕ ٲسۍ نَمدٕ ساز یِوان تم ٲسۍ کٕم کٕم نَمدٕ بَناوان مٲر مٔنٛد نَمدٕ ٲسۍ بَناوان یمہِ سۭتۍ اَکہِ یمہِ کَمرَس مَنٛز وٕشنیر خٲطرٕ تہِ تراونہِ آسہِ یِوان تہٕ سَجاوٹہٕ خٲطرٕ تہِ یِوان ٲسۍ تراونہٕ بَڑٕ سیٚٹھاہ خوٗبصورت اوس سُہ نمدٕ سُہ کَمرٕ باسان سُہ نَمدٕ ترٲیِتھ بیٚیہِ اوس نَمدٕ آسان تمہِ ساتہٕ کٮ۪ن امیٖر امیٖر لُکَن چونٛکہِ نَمدَن ہُنٛد تہِ چھُنہٕ وٕنکیٚنَس خاص ریٚواجہَ کینٛہہ یَما نَمدٕ تہِ چھُ وٕنکیٚنَس کتھ یا پیپَر مٲشی نٔے نٔے آرٹ چھِ یِمن کُن چھُ نہٕ خاص تَوَجہ یِوان دِنہٕ کینٛہہ تکیاز مےٚ باسان گارمنٹَس پَزِ یُکُن تَوَجہَ دِیُن اتھِ کامہِ کٲم کَرَن وول چھُ یِہِنٛزِ بہبودی خٲطرٕ کانٛہہ تہِ تِژھ تِژھ سکیٖم پٲدٕ کَرنہٕ یمو سۭتۍ یِمَن تہِ فٲدٕ میلہِ تہٕ پرون سُہ ہُنَر تہٕ آرٹ تہٕ کرافٹ روزِ زِنٛدٕ تہٕ یمہ سۭتۍ کُنہِ حَدَس تانۍ آمدٔنی ہُنٛد ذٔریعہ تہِ أکِس اِنسانَس بٔنِتھ ہیٚکہِ